ہیٚلو اسلامُ علیکم تۄہہِ کیٛاہ حظ چھُ ناو تُہۍ ؤنِو مےٚ تۅہہِ ؤنِو مےٚ تتُہۍ چھُ سِکِن یہِ اوَیلی تۄہہِ چھُ یہِ تھوڑا یہِ دٔ دٕر گٔمٕژ تھوڑا یَپٲرۍ آ مےٚ وُچھ تُہٕنٛدۍ ٹیٚسٹ مےٚ باسیٛاو تۄہہِ کیٛاہ چھُ گوٚمُت تۄہہِ چھُ یُس یہِ پرٛوڈکٹ چھُ اوسمُت اتھ چھِ یِم ایسڈ لیوَل تھوڑا زیادٕ ٲسمٕتۍ یُس تۄہہِ سِکِن چھُ یہِ چھُ واریاہ صافٹ یہِ ہیٚکہِ نہ مطلب یِمن یِمن سۭتۍ یہِ کٔرِتھ کیٚنٛہہ یوز یِم پرٛوڈکٹ تُہۍ ؤنِو مےٚ یہِ تُہۍ گٔے وا امہِ برٛونٹھ بیٚیہِ کٲنٛسہِ ڈاکٹرس نِش تٔمۍ دیُت نو تۄہہِ کٲنٛہہ دواہ وواہ مےٚ باسیٛاو تۄہہِ آسوٕ گوٚمُت تھوڑا یہِ تَمہِ دواہ سۭتۍ تٔمۍ چھُ تۄہہِ اوسمُت دِیُت مُت یہِ دانن وانن خٲطرٕ مگر تۄہہِ چھُ نہٕ دانہٕ ٲسۍمٕتۍ کیٚنٛہہ تۄہہِ چھُ اویلی سِکِن ٲسمٕژ ییٚمہِ سۭتۍ تِمہٕ دانہٕ کہِ دواہ سۭتۍ اکھ درٛایوٕ تۄہہِ دانہٕ نٔوۍ دانہٕ بییٛہِ گوٚو تۄہہِ سِکِن وارے اویلی بییٛہِ یُس تۄہہِ یہِ نوٚو پرٛوڈکٹ چھُ کوٚرمُت یوٗز یہِ کٔرِو تُہۍ بَند یوٗز کَرُن بہٕ لیٚکھٕ وۅنۍ تۄہہِ چِٹھ پیٹھ دواہ زٕ ترٛےٚ یِم تۄہہِ لگاوٕنی چھُو بییٛہِ ٲسوٕ تُہۍ یہِ مَس تھاواں بنٛد کٔرِتھ یہِ گَژھِ نہٕ بُتھِس پیٹھ وَسُن کیٚنٛہہ یُس مَستس نوٚم یِم چھِ آسان گَرد وَرد یُس گَژھان چھِ دۄہَس تَمہِ سۭتۍ تہِ بییٛہِ یُس تُہۍ دۄہس ٲسِوٕ نیٚبٕر نیران تُہۍ ٲسِوٕ سَن سِکریٖن تھاوان بُتھِس مٔتھِتھ بییٛہِ چھِو تُہۍ ڈُپٹہٕ تھاوان دۄہس لٲگِتھ یِتہٕ چھُ واریاہ اصٕل ڈُپٹہٕ ٲسِو تُہۍ تھاوان لٲگتھٕے دۄہس آ تُہۍ اگر یہِ دواہ شیٚن دۄہن لَگٲیِو تۄہہِ گَژھوٕ یہِ ٹھیٖک بس بیٚیہِ کٔرِو تُہۍ کھیٚنس منٛز تہِ تھوڑا پرہیز کھنٛڈ کٔرِو تُہۍ کَم بییٛہِ یِم یِمن منٛز یہِ زیادٕ ترٛیش ویش آسہِ تِم کھیٚیِو تُہۍ زیادٕ تِم چیز ٹھیٖک حظ چھُ تُہۍ یی زیٚو شیےٚ دۄہہٕ پَتہٕ بییٛہِ ٲسۍ وُچھو تۄہہِ ما چھِو بییٛہِ کانہہ اِمپرومنٹ گٔمٕژ ٹھیٖک حظ چھُ